اسلَام عَلَیکُم و رحمة اللّٰه و بركاته سٲنِس کۄپوٲرۍ ڈِسٹرکَس منٛز چھُ واریاہ مشہوٗر تعلیمی اِدارٕ یِمن منٛز اقبال میمورِیَل ڈریم وٲلڑ ایجوکیشنَل اِنسٹِٹیوٹ اَلیکزینڑرا واریاہ مشہوٗر چھُ یِم چھِ واریاہ زیادٕ اصل سکوٗل اَتہِ اَتہِ چھُ واریاہ زیادٕ اصل تٲلیٖم سِٹوڈَنٹَن سِٹوڈَنٹَ حٲصل کَران اَہ یِمَن سکوٗلن منٛز چھُ واریاہ اصل اُستاد تہِ ہاے کالِفایڑ اُستاد تہِ کٲم کَران تہٕ یِم چھِ واریاہ زیادٕ اصل سکوٗل ماننہٕ یوان سٲنِس کۄپوٲرۍ ڈِسٹرکَس منٛز اَسہِ چھُ واریاہ پسند یِمن سکوٗلَن ہٕنٛز کالٹی اَسہِ چھُ مےٚ چھُ پانہٕ تہِ کوٚرمُت بہٕ ٲسٕس پانہٕ تہِ پَران اقبال میمورِیل سکوٗلس منٛز سُہ چھُ سُہ تہِ اوس اکھ واریاہ زیادٕ اصل سکوٗل ییٚمِکۍ سِٹوٗڑنٹ واریاہ زیادٕ اِنٹَلِجَنٹ واریاہ زیادٕ قٲبل چھُ یہِ یِم سکوٗل چھِ پرٛٮ۪تھ ؤری دٔہِمہِ جَمٲژ تہٕ بٔہِمہِ جَمٲژ ہٕندۍ پرٛٮ۪تھ ؤری چھِ ڈِسٹٕنگشٮ۪ن اَنان تہٕ یِمن چھُ واریاہ اصل پوزِشَن تہِ آسان واریاہ اصل مارکٕس تہِ چھِ یِمن آسان یِمن منٛز یِمن سِٹوڑَنٹَن منٛز چھُ واریاہ اصل کالٹی ٹیٖچرَن منٛز تہِ چھُ واریاہ اصل کالٹی أسۍ چھِ یِم سکوٗل واریاہ زیادٕ پسند کَران باقٕے شہَرکٮ۪و سکوٗلو نِش کیٛاز کہٕ یِم سکوٗل چھِ واریاہ اَتہِ چھِ واریاہ محنتی اُستاد تہِ تہٕ بَچہِ تہِ چھِ واریاہ زیادٕ محنتی اَوے اَمی کِنۍ چھُ أسۍ پَننہِ ڈِسٹرکٕکۍ سکوٗل واریاہ زیادٕ پسند کَران باقٕے سکوٗلو نِش